اسلامُ علیکُم مےٚ حظ ٲس کیب کٔرمٕژ بُک مےٚ حظ ووت یتین واریاہ کال پراران تہٕ تۄہہِ حظ دپیاوُ مےٚ لگن بس پانٛژھ منٹ یوٚتن حظ مےٚ ووت واریاہ کال پراران تہٕ تُہۍ ؤنۍتو مےٚ وۄنۍ تُہۍ کتٮ۪ن چھِو تہٕ بییٚہِ کوٗتاہ ٹایم لگِوٕ تۄہہِ مےٚ چھُ أرجیٚنٹ وُنکٮ۪ن مےٚ چھِ کٲم مےٚ چھُ اوٗرۍ گژھُن